یُس ہسا اِنڈِہُک اٮ۪جُکیشَن سِسٹَم یُس چھِ یہِ ہسا چھِ واریاہ اَصٕل کیٛازکہِ برٛونٛہہ کالہِ ییٚلہِ ہسا أسۍ پران ٲسۍ میٛٲنِس وقتَس منٛز چھُس بہٕ وَنان اَسہِ ہسا اوس نہٕ تَمہِ ساتہٕ کِہیٖنۍ فِرٛی اَسہِ آسہٕ کِتابہٕ تہِ پٮ۪وان پانَے اَنٕنۍ اَسہِ ٲس وَردی تہِ پٮ۪وان پانَے اَنٕنۍ اَسہِ اوس بَتہٕ تہِ پٮ۪وان پانَے نیُن کاپی تہِ پانَے اَنٕنۍ بیٚیہِ اوس اَسہِ فیٖس تہِ پٮ۪وان بَرُن تَمہِ دۄہَن نہٕ حظ اوس نہٕ یہِ فیٖسَہ ویٖسَہ معاف گژھان کٲنٛسہِ تہِ اگر کانٛہہ غریٖب تہِ آسہِ ہے أسۍ ٲسۍ آلرٔڈی غریبٕے اَسہِ گوٚو نہٕ زانٛہہ معاف تہٕ بَدلِس کانٛسہِ ہِنٛز کیٛاہ کَرو أسۍ کَتھ تہٕ مگر یُس أسۍ وٕکٮ۪ن چھِ وٕچھان أزۍکِس دورُک یُس ہسا اٮ۪جُکیشَن سِسٹَم چھِ سُہ ہسا چھُ بَڈٕ قٲبِل سُہ ہسا چھِ بَڑٕ اَصٕل کیٛازکہِ آز چھِ گۄڈنٮ۪تھٕے فِرٛی اٮ۪جُکیشَن مُفٕت مُفٕت اٮ۪جُکیشَن کانٛہہ فیٖس چھُنہٕ پٮ۪وان بَرُن کِہیٖنۍ بٔلکہِ کِتابہٕ تہِ چھِ اورَے تَران أزۍکہِ بٔلکہِ بَچَن چھِ بَتہٕ تہِ اورَے تَران اٮ۪کاوُنٹَن منٛز چھِ پونٛسہٕ تہِ یِوان ترٛاونہٕ یہِ ہسا چھِ آز بَلکُل ٹوٹلی سورُے فِرٛی تہٕ بٕرنٛہمِس تہٕ أزۍکِس سِسٹَمَس منٛز چھِ آز بِلکُل واریاہ زیادٕ چینٛج آمٕژ واریاہ زیادٕ فرق چھِ آمٕژ ییٚمہِ سۭتۍ اَکھ غریب شُر یُس آسہِ سُہ تہِ چھِ ہٮ۪کان اٮ۪جُکیشَن حٲصِل کٔرِتھ کُنہِ تہِ جایہِ ہِنٛدُستانکِس کُنہِ تہِ کوٗنَس منٛز بِلکُل مُفٕت کانٛہہ تہِ پونٛسہٕ چھِنہٕ تٔمِس تَتھ لَگان نَہ چھِ کانٛہہ وَردی پٮ۪وان اَنٕنۍ کیٛازِ وردی تہِ چھِ اورَے دِوان بیٚیہِ چھِ بَتہٕ تہِ اورَے دِوان بیٚیہِ چھِ کِتاب تہِ اورَے دِوان تہٕ یا یوٚتام تام کہِ بیگ تہِ چھِ یِوان اورَے دِنہٕ تہٕ یُس نہٕ پرٛانہِ کالہِ اوس کیٚنٛہہ تَمہِ لو ٲسۍ نہٕ یِم چیٖز کینٛہہ وٕنۍ اگر أسۍ یہِ سِسٹَم أزیُک یہِ پرٛٮ۪زَنٹُک یُس ہَسا وٕنۍکٮ۪ن سِسٹَم چھِ موجوٗدَہ دورُک کَرُن کَمپِیَر کَمَن سۭتۍ بیٚیہِ مُقا مُقابَل کَروس باقٕیَن مُلکَن سۭتۍ تہٕ تیٚلہِ چھِنہٕ یہِ تَمہِ حساب بہتَر کیٚنٛہہ مگر اگر أسۍ مِثال کے طور پَر أسۍ کَرون یہِ بنٛگلادیشَس سۭتۍ کَمپِیَر تیٚلہِ چھِ اَصٕل کیٛاز بنٛگلادیشَس منٛز وٕچھ مےٚ اوترٕ اِنٹَرنٮ۪ٹَس پٮ۪ٹھ ویٖڈیو اَکھ یَتھ منٛز أسہِ وٕچھ کہِ تَتہِ ہسا چھِ آبَن منٛز سکوٗل فٕلوٹِنٛگ سکوٗل ہَسا چھِ تَتہِ مےٚ ہَسا چھِ زِنٛدگی منٛز گۄڈنِچ لَٹہِ بہٕ گوٚوُس واریاہ حٲران تَمہِ ساتہٕ ییٚلہِ مےٚ بوٗز فٕلوٹِنٛگ سکوٗل ہسا چھِ یہِ ہسا چھِ آبہٕ مٔنٛزۍ پَکان سکوٗل تہٕ یہِ چھِ دٔیِم کَتھ اَکھ چھِ مٔزیٖد باقِیَن اگر أسۍ وۄنۍ کَرو مِثال کے طور پَر چیٖنَس سۭتۍ کَمپِیَر یا بَدَل جھاپان چھِ یا یوٗ اٮ۪س اے یِم باقٕے یِم ہسا تَرقی تَرقی یافتہٕ مُلٕک چھِ تیٚلہِ چھِ أسۍ واریاہ پَتھ کیٛازِ أسۍ چھِ یِہٕنٛدۍ ویٖڈیوز وٕچھان یِم چیٖز چھِ أسۍ وٕچھان نَہ اِنٹَرنٮ۪ٹَس پٮ۪ٹھ اَسہِ کَتہِ لَگِہے نَتہٕ پَے مگر یُس یہِ وٕکٮ۪نیُک یپرٛٮ۪زَنٹُک یُس یہِ زمانہٕ چھِ یہِ کیٛازِ یہِ چھِ سٲری خٲلی اِنٹَرنٮ۪ٹُک زمانہٕ تہٕ أسۍ چھِ آز ہٮ۪کان اِیٖزِلی یہِ وٕچھِتھ أزۍکہِ زمانُک یُس تَتیُک سکوٗلُک اَسہِ سٕٹرٛکچَر چھِ وٕچھان اِنفاسٕٹرٛکچَر چھِ وٕچھان أسۍ سکوٗلچہِ بِلڈِنٛگ چھِ وٕچھان یا أنٛدرِم کَلاس روٗم چھِ وٕچھان یہِ چھِ وٕچھان سۄ چھےٚ اَسہِ واریاہ زیادٕ واریاہ زیادٕ اَسہِ برٛونٛہہ کیٛاہ چھِ تِمَن چھِ تَتہِ مٮ۪کزِ زیادٕتَر ہسا چھِ تَتہِ خٲلی سٕماٹ کَلاسٕے یٲتۍ مگر ییٚتہِ چھِنہٕ تِم چیٖز تِم فٮ۪سَلٹیٖز کینٛہہ ییٚتہِ چھِ مٮ۪کزِمِم ہایَر سٮ۪کَنڈِرٛیَن منٛز یِم سٲنۍ مِڈٕل سکوٗل چھِ پرٛایمٕری سکوٗل چھِ تِمَن منٛز یِم فٮ۪سَلٹی کِہیٖنۍ بِلڈِنٛگ چھِ تیٖژاہ تیٖژاہ پرٛانہِ اِوٕن وٕنۍ چھِ ییٚتہِ آسان پَتھَر سِٹوٗڈَنٛٹ شُرۍ بِہِتھ کَلاسَن منٛز میٹَن پٮ۪ٹھ پَتھَر تِمَن چھِ آسان تِم ژھیٚنۍمٕتۍ میٹ ترٛٲیِتھ گَردِ کویِنٹَلہ چھِ تِمَن میٹَن تَلہٕ آسان اِوٕن بینٛچ چھِنہٕ أسۍ وٕکٮ۪ن یِمَن سکوٗلَن منٛز کِہیٖنۍ مگر یہِ اَگر أسۍ وۄنۍ تِمَن سۭتۍ کَمپِیَر کَرو تِمَن چھِ بِلکُل ٹایِل نیٖٹ کٕلیٖن بِلکُل صاف صاف شَفاف بُتھ چھِ یِوان تٕہٕنٛدیو سکوٗل سکوٗلکیو سکوٗلچَس یِم تَتہِ لَبہٕ چھےٚ یا یِمَن کَلاس روٗمَن سٕٹوٗڈَنٛٹَن لَبہٕ چھِ فارِنَس منٛز تِمَن منٛز ییٚلہِ أسۍ وٕچھان چھِ تہٕ کُس کَمہِ ڈِسپٕلنہٕ سان کَمہِ حساب سان بِلکل تَرتیٖب سان سکوٗل پرٛاپَر بَنٲیِتھ پرٛاپَر پٕلے گرٛاوُنٛڈ پرٛاپَر یِمہٕ پارکہٕ باغ واغ اَصٕل پٲٹھۍ چھِ یا بَچَن ہٕنٛز اَصٕل پٲٹھۍ چھِ گژھان پیرَنٹَن ہہٕ بَچَن ہٕنٛز مِٹِنٛگ چھِ گژھان یُس ہسا واریاہ زیادٕ قٲبلہِ تعٲریٖف چھِ تہٕ یُس وٕکٮ۪ن مِسِنٛگ چھِ یُس نہٕ أسۍ وٕکٮ۪ن چہِ کِس سِسٹَمس منٛز وٕچھان چھِ سٲنِس سِسٹَمَس منٛز وٕچھان چھِ کیٚنٛہہ اِوٕن تَتہِ چھِ کیٚنٛہہ نٮ۪صٕف سٲری ٹرٛینِنٛگ تہِ کیٚنٛہہ ضٔروٗری ٹرٛینِنٛگ تہِ یُس ہَرٕ کٲنٛسہِ أکِس بَچَس یِوان چھِ دِنہٕ تہٕ مگر ییٚتہِ چھِنہٕ سُہ کیٚنٛہہ تہٕ اَتھ خٲطرٕ چھُس بہٕ وٮ۪ژھان وَنُن کہِ یُس ہسا ییٚتیُک اٮ۪جُکیشَن سِسٹَم چھِ یہِ ہسا گوٚژھ یُن بَڑٕ اِمپرٛوٗمٮ۪نٛٹ کَرنہٕ اَتھ منٛز گٔژھ واریاہ تَبدیٖلی یِن کَرنہٕ مِثال کے طور پَر وٕکٮ۪نُک زور چھِ یہِ ہسا چھِ اِنٹَرنٮ۪ٹُک زور آی ٹی آی ٹی یُک دور اِنفارمیشَن ٹٮ۪کنالجی ہُنٛد دور ہسا چھِ گوٚو یَتھ دورَس منٛز ہسا گژھِ آسٕنۍ ہَرٕ کٲنٛسہِ ہٕنٛز أکِس بَچَس ہَر کُنہِ أکِس سکوٗلَس منٛز ہسا گژھِ یِمَن اِنٹَرنٮ۪ٹٕچ اِنٹَرنٮ۪ٹ پرنانہٕ یُن یا کَمپوٗٹَر لیب گژھِ یِنۍ تھانہٕ تاکہِ یِم ہسا ہٮ۪کَن اَتہِ کَمپیوٗٹَر کٔرِتھ کَمپیوٗٹَر ہسا ہَچہِ ہیٚچھَن یِم لۄکٹہِ پٮ۪ٹھَے تاکہِ یِمَن یُتھ بٔڑِتھ فٲیدٕ میلہِ تہٕ اَمۍ مٔزیٖد ہسا چھِ بیٛاکھ اَکھ کیٛاہ چھِ سکوٗلَن ہُنٛد اِنفاسٕٹرٛکچَر ہسا گژھِ یُن اَصٕل کَرنہٕ تہٕ صفٲیی گژھِ یِنۍ پو پرٛاپَر تھانہٕ تہٕ یُس ہسا یِمَن ییٚتہِ یِوان چھِ أسۍ یِم بَتہٕ دُپھارُک أتی چھِ دِوان سُہ ہسا گژھِ یُن اَصٕل دِنہٕ تَتھ ہسا گوٚژھ آسُن بیلَنسٕڈ ڈایِٹ سُہ ہسا گوٚژھ آسُن تاکہِ وٕکٮ۪ن چھِ زیادٕ تَر یِمَن سکوٗلَن منٛز غریٖب بَچے پیٛاران آ پَران یِمَن نہٕ گَرِ چھِ آسان پوٗرٕ فٮ۪سَلٹیٖز کِہیٖنۍ یا یِم نہٕ پوٗرٕ چھِ گَرِ ہٮ۪کان اٮ۪فٲٹ کٔرِتھ تو یِمَن ہسا میلے اَمہِ سۭتۍ فٲیدٕ تہٕ یہِ ہسا ٲس سٲنۍ گُزٲرِش تہٕ مہربٲنی کٔرِتھ مہربٲنی کٔرِتھ ہسا گوٚژھ یُن یا سکوٗلَن منٛز چھِ ٹیٖچرک واریاہ کَم سکوٗلَن منٛز چھِ ٹیٖچَر واریاہ کَم سکوٗلَن منٛز گوٚژھ یُن ٹیٖچَر برابر ریشیو حساب تھانہٕ سٕٹوٗڈَنٛٹ سٕٹوٗڈَنٛٹ ریشیو حساب یا مِثال کے طور پَر اَسہِ چھِ فیٖمیل ٹیٖچَر چھِ اَسہِ یا فیٖمیل سکوٗل چھِ اَسہِ یِمَن گژھِ یِنۍ فیٖمیل سِٹافٕے زیادٕ تَر تھانہٕ کیٛازکہِ یِمَن سۭتۍ روزہٕن یِم زیادٕ کَمفٲٹیبٕل تہٕ یِم ہٮ۪کہٕ ہن اَصٕل پٲٹھۍ اٮ۪جُکیشَن حٲصِل کٔرِتھ مگر ییٚتہِ چھِ اَسہِ بَدقٕسمٔتی سان یِم ہسا گٔرلٕز سکوٗل چھِ تَتہِ چھِ آسان زیادٕ تَر میلٕے سِٹاف یُس وۄنۍ بایِز سکوٗل چھِ اَتھ چھِ آسان زیادٕ تَر فیٖمیل سِٹاف ییٚتہِ چھِ اُلٹَے حظ اَمِچ پرٛاسٮ۪س تہٕ یہِ پرٛاسٮ۪س گژھِ یِن صحیح کَرنہٕ تہٕ اَمِچ چھےٚ ضوٚرَتھ بیٚیہِ گژھِ پرٛاپَر یِنۍ یِمَن چَکِنٛگ سکوٗلَن گہ گٔژھ گَژھٕنۍ پرٛاپَر کیٛاہ یِم چھےٚ صحیح اَتہِ پرناوان کِنہٕ کِہیٖنۍ نہٕ کیٛاہ چھِ پرناوان پیرَنٛٹ مِٹِنٛگ گٔژھ یِن تھانہٕ بِلکُل یِم ہسا سٲنۍ رِکٮ۪سٹ